بہٕ چھُس یہِ چھُو تۄہہِ کَنفٔرٕم مطلب پاے مطلب بہٕ چھُس کِرکٹ کَران واریاہ لایِک بہٕ چھُس کِرکٹ پٕلییر مطلب فوکَس کَران واریاہ کِرکَٹَس پٮ۪ٹھ اینڈ بہٕ چھُس مطلب گِنٛدان گَرِ چھُس بہٕ گِنٛدان ہوم چھُ بہٕ گِندان مطلب بہٕ چھُس فرٛٮنٛڈَن سۭتۍ گِنٛدان کِرکَٹ مطلب فرٛٮ۪نڈ چھِ مےٚ آسان بریدر ٲسۍ تن سُہ کزِن ٲسۍ تن سُہ اَدَر لیٹِوز نیبرٕ ٲسۍ تن تمَن سۭتۍ چھُس بہٕ گِندان لوکیل مطلب گرٛاونٛڈَن منٛز چھُس بہٕ گِنٛدان یِم اَسہِ مطلب یور لُکھ چھِ یِوان وٕچھنہٕ میچ یِتھ پٲٹھۍ مطلب تِم چھِ یِم تِم ٹورنَمنٹ چھِ تِم چھِ پرایویٹ ٹورنَمنٹ یِتھ پٲٹھۍ أسۍ مَطلَب سون یور لُکھ چھِ یِوان واریاہٕ وٕچھنہِ سُہ گوٚو ہَفراڑا گراوُنٛڈ سُہ گوٚو اتھ کیاہ ناو وِلگامہ گراوُنٛڈ وِلگامہ ہایر سیٚکنڈری بٲزۍ پورہ گرونٛڈ کارِہما گرونڈ یِم چھِ واریاہ چیٖز گام مَطلَب یِم پرایویٹ ٹورنمنٹٕس اَتہِ چھِ اَتہِ چھِ پرایویٹ ٹورنمنٹ گَژھان اَتہِ چھِنہٕ مَطلَب ہُہ گورمنٹ تھرٛوٗ گِنٛدناوان کینٛہہ اَتہِ چھِ پرایویٹ گژھان تَتہِ چھِ واریاہ لُکَن ہٕنٛز تعداد آسان واریاہ کینٛہہ اِنجایمنٹ چھِ گژھان تَتہِ چھِ مطلب اَسہِ کینٛہہ بٔڑۍ بٔڑۍ ٹورنمینٹ مطلب گژھان چھِ تَتہِ لُکھ چھِ آسان واریاہ فیمَس تَتہِ آسان مَزٕ چھِ یِوان یِم پریویٹ ٹورنمینٹ وٕچھنَس ییٚلہِ مطلب أسۍ تہِ چھِ تور گژھان گِنٛدنہِ واریاہ لایک چھُس بہٕ کران کِرکَٹ بہٕ چھُ پانہٕ گِند نٮبر کِرکٹ بہٕ چھُس نہٕ مطلب گامَس منٛز گندان کِرکَٹ کینہہ بہٕ چھُس واریاہ نٮ۪برٕے نٮ۪بَر گِنٛدان کِرکَٹ بہٕ روٗدُس نہٕ مَطلَب زٕہٕنۍ مَطلب دپہو بہٕ چھُس ہوم کِرکَٹ گِنٛدان بہٕ چھُس مَطلب فرٛینٛڈَن سۭتۍ گِنٛدان فرینٛڈ سٔرکٕل کِرکَٹ چھُس نہٕ گِندان ییٚتہِ کینٛہہ لیکِن گرِ تہِ چھِ اِمپاٹنٹ کِرَکٹ گنٛدُن لیکن بہٕ چھُس زیادٕ نٮ۪بر حظ گِنٛدان پرایویٹ ٹورنمیٚٹ چھُس بہٕ گِنٛدان بٔڑۍ ٹورنَمیٚٹ أسۍ چھِ رس ریٖسینٹلی چھِ أسۍ مطلَب سیمی فاینَل وٕنکیٚنَس کَران سیمی فاینَل منٛز ماشا اللہ سیمی فاینَل چھِ اَسہِ اِنشا اللہ أسۍ وِننگ دَ فاینل فاینَل چھِ اَسہِ فاینَل خٲطرٕ تیٲری تھٲومٕژ اِنشا اللہ فاَینل چھِ اَسہِ کُنہِ طریٖقٕ اَنُن لیکن سمی فاَینلَس منٛز لیکن گِنٛدان چھُس بہٕ نٮَ۪رکُنے اِنوالو چھُس نہٕ بہٕ یور گژھان گامَس منٛز تیوٗتاہ گِنٛدنہِ کینٛہہ بہٕ چھُس واریاہ فوکَس زیادٕ سُہ کِرکَٹُک سُہ کیوٚم اکھ سُہ چَشکہٕ چھُ مےٚ کِرکَٹُک مَطلَب اصل پٕلیر بَننُک لیکِن یور مَطلب لُکھ چھِ وٕچھنہٕ یِوان لیکِن یُس اَسہِ سیمی فاینل چھِ تَتھ مَنٛز تہِ چھِ یِوان واریاہ لُکھ وٕچھنہٕ مَطلب اِنجایمنٹ کَران لیکِن چھِ واریاہ برٛیلیٚنٛٹ واریاہ مَطلَب سُہ خۄش گوار مَطلَب سَرونڈِنگ چھِ تَتہِ واریاہ اَصٕل لیکِن مطلب یِم چھِ سٲری یِوان پریویٹ ٹورنمینٹ منٛز لیکِن گورمینٹ ہُژ ٹورنمینٹ چھِنہٕ یِوان کٕہٕنۍ مطلب پَتہٕ کھُلای ہے کانہہ تیُتھ اِویینٹا تیُتھ مطلب تیُتھ سیٖزَنا مَطلَب سیٖزَنس مَنٛز کھُلاون تیُتھ بوٚڑ ٹورنمینٹا یُس مَطلب گورمنٹ کَرے پانہٕ ہینڈل لیکِن یِم چھِنہٕ سٲری پریویٹ ٹورنَمیٚنٹ مطلَب کہ بوٚڑ بار کھُلاون ٹورنَمیٚنٹ پَتہٕ ہیٚوان تٔمِس ٹیم تٕرٕہ ژتجی مطلَب یہِ تتہِ اَصل مَشوَر آسہِ یہِ ہہ چھِ اَصل ٹورنَمیٚنٛٹ باڈی مَطلب أمِس حظ چھِ اَصل مینیجمیٚنٹ ٹھیٖک چھُس منیجمیٚنٹ سورُے کینٛہہ منیجمیٚنٹ چھُس مطلب اصل مینجمیٚنٹ چھِ تیٚلہِ چھِ تور یِوان سٲری گِنٛدنہٕ تور پٮ۪ٹھ چھِ یِوان یُس مَطلَب باقٕے ڈِسٹرکٕچ ٹیٖم چھِ یِوان گِنٛدنہِ مہ چھِ مَطلَب باقٕے ڈِسٹرکٕچ ٹیٖم لایک بارہمولاہَس لایک بانڈی پورہ لایک بَڈگومہ لایک پُلوامہ چھِ یِوان تور گِنٛدنہِ سوپور ہندوارا ڈِسٹرک کُپوارہ تہِ چھِ یِوان تور گِنٛدنہِ مَزٕ چھُ تَتہِ یِوان ییٚلہِ مطلب واریاہ ٹایمٕز چھِ یِوان آوُٹ سایِڈ ٹایمہٕ چھِ یِوان پَتہٕ چھِ گژھان لوٗکھ مجبوٗر اِنسان أسۍ تہِ ہا وٕچھو میچ لٲگِتھ تاکہِ واریاہ مَزٕ چھِ یِوان یِتھ پٲٹھۍ مطلب أسۍ وٕنکینس چھِ مطلب نٮ۪بَر اَکھ گراونٛڈ یُس چھۄپراڑٕچ تور چھِ یِوان مطلب ساوُتھ ٹیم چھُ تورٕ یِوان گِنٛدنہٕ مطلب اٮ۪نڈِننگ آف ڈِسٹرک کۄپوار اینٛڈ ٹیم چھُ تورٕ یِوان مطلب ڈِسٹرک گامہٕ لولاب پٮ۪ٹھ چھِ تور یِوان وادی لولاب پٮ۪ٹھ چھِ یِوان لُکھ لُکھ وٕچھنہٕ مطلب یہِ چھِ آسان مَزٕ مطلب پرٛیویٹ ٹورنَمٮ۪نٹ پرٛیویٹ ٹورنَمٮنٹ چھِ وَسان تہٕ کِرکَٹُک چھُس بہٕ تَۄہہِ چھُ مطلب کِرکَٹُک چھُس بہٕ واریاہ شوقیٖن مےٚ چھُ مَزٕ کِرکَٹَس سۭتۍ لایِک مےٚ پیتَن گَرِ مطلب بوے بٲیِس ونہٕ زَن بہٕ بال کَرٕ تٔمِس چھِ کَرٕنۍ مےٚ چھِ کِرکَٹَس سۭتۍ واریاہ دِلچَسپی مَزٕ چھِ یِوان کِرکَٹَس لایِک مطلب کِرکَٹَس منٛز زیادٕ چھِ مےٚ بالنٛگ منٛز بالنٛگ منٛز چھُس بہٕ واریاہ اِنشاء اللہ اِنشاء اللہ پرٛاموٹ گژھ بہٕ ماشاء اللہ دعا گژھن آسٕنۍ تَتھ مَنٛز گژھٕ بہٕ واریاہ پرٛموٹ کِرکَٹَس مَنٛز سُہ چھُ مےٚ واریاہ لایِک کِرکَٹ مطلب کِرکَٹَس مَنٛز لایک بالِنٛگ چھُس بہٕ واریاہ فیٖلڈِنٛگ ایز پٔر آل راوُنڈَر چھُس بہٕ ٹھیٖک وٕنۍ چھِ اللہ تہٕ یِہہٕے چھِ اَسہِ پرایویٹ ٹورنَمنٹ چھِ أسۍ گِنٛدان تہٕ ٹھیٖک